ہیٚلو اَسَلام علیکُم تُہۍ چھِو حظ میٖر اخلاقُ الرحمان یہِ فٔٹلایزَر ایٚکسپٲٹ سَر أسۍ حظ چھِ کۅپوارِ پٮ۪ٹھ بو کتھ کران تہٕ اَسہِ چھِ عرض أسۍ چھِ آرچِڈ اونر اَسہِ چھِ اَمبرۍ باغ حظ تہٕ اَسہِ حظ مَطلَب دوا تہِ چھَکہے تتھ سورُے تہٕ کُجہِ زٕ ترٛےٚ ژور ہتھ چھِ بیٚیہِ چھِ پانٛژ شےٚ کُنال باغ تہٕ مگر امبرٮ۪ن حظ درٛاے توتہِ سِکیپ حظ ییٚمہِ سۭتۍ أسۍ ٲسۍ واریاہ پریشان گٲمِتۍ أسۍ حظ چھِ واریاہس کرے اَسہِ باغَس مَنٛز محنت تہٕ یِتھٕ کٔنۍ حظ مَطلَب کانٛہہ چھُنہٕ مال نِنہٕ خٲطرٕ تہِ تیار وۅنۍ حظ بوٗز اَسہِ تُہُنٛد تہِ تِم ہیٚکنو کیٚنٛہہ سَجَسشَن یا ٹرٛیٖٹمٮ۪نٛٹ تہِ دِتھ ییٚمہِ سۭتۍ کہِ اَسہِ چھُ گُزارٕ اَمے سۭتۍ حظ گَژھان ییٚمہِ سۭتۍ پَتہٕ أسۍ یہِ سِکیپ ژَلہِ تہٕ أسۍ ہیٚکو یہِ مال حظ کٕنِتھ

اَہَن حظ آ یِمَن اَمہِ سِکیپُک کاز کیٛاہ حظ چھُ زیادٕ کھاد حظ ترٛاوٕنۍ کِنہٕ زیاد دَوا چھَکُن کِنہٕ یہِ چھُ کیٚنٛہہ اِینویرانمٮ۪نٛٹسٕے مَنٛز کیٚنٛہہ حظ یا آبَس اِرِگیشنہِ مَنٛز چھا کیٚنٛہہ پرٛابلم گَژھان

ٹھیٖک حظ چلو شُکریہ یِم تۅہہِ حظ یِم ٹرٛیٖٹمٮ۪نٛٹ رِکَمنٛڈ کٔرِو أسۍ کرو ییٚمہِ پھِرِ یوٗز حظ تہٕ کرو أسۍ اَہَن حظ تہٕ اَسہِ چھِ حظ ایٚکسپیٚکٹیشَن کہِ تُہُنٛد یُس ٹرٛیٖٹمٮ۪نٛٹ چھُ یہِ دِیہِ بیٚٹَر رِزَلٹہٕ تہٕ شُکریہ حظ مَدَد کَرنہٕ خٲطرٕ نہَ ضروٗر حظ شُکریہ سَر بِہِو حظ رۄبَس حَوال